بہٕ وَنہو تۄہہِ پنٕنہِ کٲشِر زبانہِ مُتعلِق کیٚنٛہہ لفظ ییٚمہِ کہِ زَن سۭتۍ یہِ اَکھ یہِ علاحدٕ زَبان چھِ یِیہِ ماننہٕ یہِ چھِ اَکھ مۅدٕر زَبان اَتھ منٛز چھِ واریاہ ماے محبت واریاہَن خٲطرٕ خلوٗص پٲدٕ یِوان کَرنہٕ کٲشِر بولنہٕ سۭتۍ چھُ أسۍ واریاہَن دِلَن منٛز ماے محبت پٲدٕ کَران تہٕ اَتھ منٛز چھُ احترام سان لفظ وَرتاونہٕ یِوان